واریاہ فیمَس ڈانٕس سِٹایِل فارمٕز چھِ اِنڈیا ہَس منٛز اَگر أسۍ مِثال دِمو کہِ کَم کَم ڈانٕس سِٹایِل فارمٕز چھِ اِنڈیا ہَس منٛز تُہۍ وُچھِو کہِ گۄڈٕنیھٕے چھُ یِوان وَننہٕ کہِ فوک ڈانٕس چھُ بانگڑا چھُ یا کَتھا کٔلی چھُ یا یا کَتھا کٔلی چھُ یا بانگڑا چھُ یا فوک ڈانٕس چھُ یِم چھِ ڈانسٕکۍ ڈانٕس سِٹایلَن ہٕندۍ اکھ کیٚنہہ مَثالہٕ وۄنۍ اَگر أسۍ اِنڈیا ہَس منٛز وُچھو کہِ ییٚتہِ کَم کَم ڈانٕس ڈانٕس فیمَس ڈانسٲرٕس چھِ تَتھ منٛز چھُ واریاہ یِوان تَتھ منٛز چھُ یِوان پُنیٖت چھُ یِوان ریمو ڈِسوزا چھُ یِوان یا راگو چھُ یِوان تِمو چھُ واریاہ مطلب تِمو چھُ پَنٕنہِ پَنٕنہِ جایہِ پَنٕنۍ پَنٕنۍ اِنسٹِٹوٗٹ کھلٲومٕتۍ تِم چھِ باقین ہیٚچھناوان یا تِم چھِ تِم چھِ شوَن تِم چھِ بَڑین بَڑین شون منٛز تہِ کٲم کران اَگر أسۍ مِثال دِمو یہِ ریمو ڈِسوٗزا یا مادوٗری ڈِکشِت یا کرن أرجُن تِم تہِ چھِ تِمو چھُ اکھ ڈانٕس فارم تروٚومُت یَتھ جَلَک دِکھلا ناو چھُ تِم چھِ تَتھ منٛز پاٹِسِپینٛٹ مطلب یِمن پَنٕنٮ۪ن پَنٕنٮ۪ن پارٹِسیپیٹن بُلاوان تِمن تَتھ منٛز ڈانٕس ہیٚچھناوان کرناوان تہٕ پَتہٕ لاسٹَس تِمن تَتھ ایواڑ سٔرمٔنی تہِ دِوان یا اَگر أسۍ بیٚکہِ اَکہِ ڈانٕس فارمٕچ کَتھ کَرو تَتھ چھُ ناو جلک دِکھلاجا ہٕے نِمو أسۍ یا واریاہ قٕسمَن ہٕنٛدۍ ڈانٕس چھِ یَتھ اِنڈیا ہَس منٛز اَسہِ یا کَشمیٖرِ فوک ڈانٕس چھِ یَتھ منٛز روف چھُ یِوان کرنہٕ یِم تہِ چھِ یِوان کرنہٕ واریاہن جاین ڈانسَن یِمن ڈانسٲرن ہسا چھُ واریاہ قٕسٕم واریاہ زیادٕ قٕسٕم اَگر أسۍ بانگڑا ہٕے وُچھو یا کَتھا کٔلی وُچھو یِمن تہِ چھُ پَنُن پَنُن مطلب یِم آسان ایکشن کہِ اَسہِ کِتھ کَن پَزِ یہِ ڈانٕس کَرُن یا یِمن چھِ آسان اَمہِ کَلاکٲری ہٕنٛز پاے کہِ أسۍ کِتھ کٔنۍ ہیٚکون بیاکھ ہیٚچھنٲیِتھ کَم سِٹیٚپٕس چھِ اَسہِ تُلٕنۍ کہِ ییٚمہِ سۭتۍ اَسہِ بیاکھ اِنسان ہیٚچھہِ یا اَگر أسۍ ریمو ڈِسوزا سُند ناو وَنو اَتھ ڈانسٲرسَن منٛز یا راگو چھُ یا پُنیٖت چھُ تِم چھِ ہیٚچھناوان سُلو موشن چھِ تِم ہیٚچھناوان ترٛےٚ قٕسمن ہِندۍ مطلب پَنٕنٮ۪ن پَنٕنٮ۪ن اِنسٹِٹوٗٹَن اِنسٹِٹوٗتَن منٛز چھِ تِم مطلب واریاہ ہن قٕسمَن ہِندۍ ڈانٕس تہِ ہیٚچھناوان